یِم زَن اَسہِ کٔشیٖر ہِنٛدۍ پَنٕنۍ یِم اَسہِ کُلۍ چھِ یا یُس اَسہِ پَنُن پٲداوار چھُ ییٚتہِ أسۍ کیٛاہ چھِ کَران أسۍ چھِ اَنان یہِ بازرٕ اَنو أسۍ یہِ بیول یا یہِ اَسہِ آسہِ کُنہِ جایہِ کُلۍ لٔنٛڈ آسہِ کٲنٛسہِ أسۍ چھِ ہٮ۪وان تہٕ أسۍ چھِ یہِ پنٛنِس باغَس منٛز وَوان أسۍ چھِ اَوَے یِم چیٖز کَران کیٛازِکہِ أسۍ چھِ یَژھان کہِ یہِ سون یہِ سون یہِ پہچان چھِ آسان یہِ گَژھِ زِنٛدٕ روزٕنۍ یا أسۍ چھِ کُنہِ أسۍ چھِ فار اٮ۪گزامپٕل أسۍ چھِ وَوان ژوٗنٛٹھۍ کُلۍ یا أسۍ چھِ وَوان بادام کُل أسۍ چھِ وَوان کۄنٛگ أسۍ چھِ وَوان کانٛہہ تہِ بیٚیہِ کانٛہہ یُس کٔشیٖر منٛز کٔشیٖرِ ہُنٛد یُس مشہوٗر چھُ أسۍ چھِ سُہ وَوان تاکہِ اَسہِ یۄس کٔشیٖرِ ہِنٛز یۄس کَشمیرِیت چھِ سۄ گژھِ زِنٛدٕ روزٕنۍ أسۍ چھِ وَنان أسۍ چھِ اِسی لیے یِم چیٖز وَوان تہٕ کیٛازِ یِمَن ہُنٛد یُس یِم یِم مۄل چھُ آسان یہِ چھُ آسان واریاہ اَصٕل یہِ چھُ اَسہِ چھُ اَتھ مِلان ییٚلہِ أسۍ یِم پٲداوار پَنُن یُس اَسہِ یِس کٔنۍ مےٚ ووٚن کہِ ژوٗنٛٹھ چھُ کۄنٛگ چھُ یا بادام چھِ ییٚلہِ أسۍ یہِ وَوان چھِ ییٚلہِ یہِ کھَسان چھُ اگر اَسہِ یہِ پنٛنہِ کٔشیٖرِ ہُنٛد یہِ آسہِ پٲداوار آسہِ اَتھ چھُ کٔشیٖرِ ہِنٛدِس چیٖزَس کیٛاہ چھُ اَتھ چھُ یِوان نیٚبرٕ واریاہ اَصٕل مۄل پَتہٕ ییٚلہِ أسۍ یہِ کٕنٛنہٕ چھِ نیران أسۍ چھِ ہٮ۪کان اَتھ پٮ۪ٹھ واریاہ اَصٕل پونٛسہٕ زیٖنِتھ أسۍ چھِ ہٮ۪کان پَنُن اَتھ پٮ۪ٹھ گَرٕ پَکنٲوِتھ کٔشیٖرِ ہِنٛدۍ کیٛاہ چھِ کَران کہِ کۄنٛگ چھِ أسۍ وَوان یا أسۍ چھِ ژوٗنٛٹھۍ وَوان أسۍ چھِ ٹنٛگ وَوان أسۍ چھِ ڈوٗنۍ وَوان یا أسۍ چھِ باقٕے کانٛہہ تہِ یۄس مَکاے وَچہِ چھےٚ باقٕے چیٖز چھِ أسۍ چھِ وَوان یِم تہِ کٔشیٖرِ ہِنٛدۍ یِم یِم چھِ آسان زٔمیٖندار چھِ آسان یِم چھِ کھالان تہٕ ییٚلہِ یِمَن سیٖزَن چھُ واتان یِم چھِ پَتہٕ اَتھ یِم چھِ پَتہٕ یہِ ہٮ۪وان ژَٹُن تہٕ یہِ چھِ ترٛاوان یِم پَتہٕ بازرَس منٛز یا یُتھُے یہِ بازرَس منٛز چھُ گژھان اَتھ زَن یہِ چھےٚ زَن پَتہ کہِ کٔشیٖرِ ہُنٛد یُس چیٖز چھُ آسان اَتھ چھُ واریاہ مۄل یہِ چھُ واریاہ قۭمتی آسان تہٕ اَتھ چھِ یِوان پَتہٕ بازرَس منٛز اَصٕل قۭمَتھ تہٕ یُس یہِ پٲداوار یۄس نیران چھِ اَمیُک مٲلِک یُس چھُ آسان تہٕ أمِس چھُ أمِس تہِ چھُ واریاہ فٲیدٕ واتان أمِس تہِ چھُ اَتھ پٮ۪ٹھ پَنُن گَر پکان یہِ تہِ چھُ ہٮ۪کان پَنٛنٮ۪ن شُرٮ۪ن بٲژَن اَصٕل پٲٹھۍ پٲلِتھ تہٕ اَسہِ پَزِ بیٚیہِ زیادٕ کھۄتہٕ زیادٕ کٔشیٖرِ ہِنٛدۍ یُس اَسہِ یِم ییٚتہِ اَصٕل یِم اَسہِ نیران چھِ ییٚتہِ پٲداوار یُس اَسہِ نیران اَسہِ پَزِ اَتھ زیادٕ کھۄتہٕ زیادٕ اہمیِت دِنۍ تاکہِ اَسہِ یُس کٔشیٖر چھُ سۄ روزِ اَتھ معاملَس منٛز تہِ برٛونٛٹھ